میٛٲنۍ پیدٲیِش چھِ کٔشیٖرِ منٛزٕے گٔمٕژ تہٕ مےٚ چھِ پنٛنہِ گَرِ پٮ۪ٹھٕے ہیوٚچھمُت کٲشٕر یہِ چھُ سٲنۍ مادری زبان تہٕ بہٕ چھُس فخر کَران پنٛنہِ زبانہِ پٮ۪ٹھ مےٚ چھِ کٲشٕر زبان واریاہ زیادٕ پَسنٛد یہِ چھَنہٕ کیٚنٛہہ اُردو اِنٛگلِش تہِ ضٔروٗری مگر بہٕ چھُس ساروی کھۄتہٕ زیادٕ ضٔروٗرَت تہٕ اِمپاٹَنٕس دِوان پنٛنہِ کٲشرِ زَبانہِ شُکریہ